اَسَلامُ علیکُم ورحمتُ اللہِ وَبَرکاتُہ بہٕ حظ چھُس ییٚتہِ عام طور یُس بہٕ ییٚتہِ کھٮ۪وان بیٚیہِ چھِ مےٚ یہِ مےٚ چھِ واریاہ فیورِٹ رٮ۪سٹورنٛٹ یہِ بیٚیہِ چھُس ییٚتہِ آڈَر واڈَر کَران بہٕ حظ چھِ مےٚ چھِ مےٚ چھِ یہِ فیورِٹ لِسٹ اَکھ اوس مےٚ تۄہہِ آسِوُ پَیی تُہۍ ٲسِو زانَن بہٕ چھُس عام طور ییٚتہِ آڈَر کَران تہٕ مےٚ چھِ واریاہ چیٖز چھُس بہٕ ییٚتہِ آڈَر کَران تُہۍ ہیٚکِو یہِ چَک کٔرِتھ تُہۍ بہٕ ہٮ۪کا بہٕ یَژھا چَک کَرُن بہٕ کیٛاہ کیٛاہ چھُس عام طور ییٚتہِ آڈَر کَران ییٚمہِ منٛز مےٚ گوٚو ناو مٔشِد تہٕ بیٚیہِ چھُوا تۄہہِ پَے مےٚ چھِ یِم واریاہ ڈِشہِ چھِ مےٚ پَسنٛد مثلاً بہٕ چھُس مَٹَر پٔنیٖر چھُ مےٚ سُہ مےٚ ییٚتہِ پَسنٛد ییٚتِچ چھِ مےٚ پانی پوٗری چھِ مےٚ پَراٹھ چھِ مےٚ پَسنٛد یا ڈٮ۪زٲٹ چھِ مےٚ ییٚمہِ رٮ۪سٹرٛونٛٹُک پَسنٛد واریاہ پَسنٛد چھِ مےٚ ییٚتیُک ڈٮ۪زٲٹ